یُس مےٚ گۄڈٕنیُک چیٖز اوٚن سُہ اوس واریاہ اَصٕل اَمہِ سۭتۍ مِلیو مےٚ واریاہ فٲیدٕ بہٕ چھَس سُہ بار بار استعمال کَران کیازکہِ مےٚ مِلیو تمہِ سۭتۍ واریاہ مےٚ پیوٚو سُہ کَم قۭمتَس منٛز مگر اوس چیٖز واریاہ اَصٕل ییٚلہِ سُہ مےٚ کوٚر اِستعمال تَمہِ پَتہٕ ووٚن مےٚ سُہ پنٛنٮ۪ن وٮ۪سَن پنٛنٮ۪ن ہَمسایَن پنٛنٮ۪ن ٲشناوَن اِستعمال کَرُن تِمو تہِ کوٚر سُہ اِستعمال تِمَن تہِ مِلیو تَمہِ سۭتۍ واریاہ فٲیدٕ چیٖز چھِ أسۍ وۄنۍ استعمال کَران تَتھ آیہِ نہٕ کانٛہہ تہِ تبدیٖلی سُہ چھُ وٕنہِ تِتھُے یُتھ سُہ اوس أسۍ چھِ سُہ چیٖز کَران بار بار اِستعمال تَمہِ سۭتۍ بَچٲے اَسہِ پونٛسہٕ تہِ وقت تہِ بَچو پونٛسہٕ تہِ بَچے بیٚیہِ چھِ اِستعمال کَرُن سُہ آسان تتھ پٮ۪ٹھ چھُ اَسہِ واریاہ فٲیدٕ تُلان یہِ چھُ واریاہ اَصٕل چیٖز تَتھ چھُنہٕ کانٛہہ تہِ شِکایت یِوان ییٚمۍ تہِ سُہ اِستعمال کوٚر ییٚمِس مےٚ ووٚن تِمو وٕنۍ نہٕ مےٚ کانٛہہ تہِ تٔمِچ شِکایت سُہ چھِ واریاہ اَصٕل سۭتۍ چھُ اَصٕل اثر پٮ۪وان سُہ ہٮ۪کن شُرۍ جوان بٔڑۍ بُزَرگ زَنہِ موٚہنی آسٲنی سان اِستعمال کٔرِتھ تَتھ منٛز چھُنہٕ اِستعمال کَرنَس منٛز کانٛہہ تہِ سختی سُہ چھُ سَہل اِستعمال کَران تَتھ چھَنہٕ کانٛہہ سختی اِستعمال کَرنہٕ خٲطرٕ واریاہ اَصٕل چیٖز چھَس بہٕ اِستعمال کَران بٔے یٲژَن نہٕ کینٛہہ میٛٲنہِ وٮ۪سہٕ میٛٲنۍ سٲتھی میٛٲنۍ رِشتہٕ دار چھِ تَتھ اِستعمال کَران تِمن تہِ مِلیو تَمہِ سۭتۍ وارِیاہ فٲیدٕ تِمو تہِ کوٚر سُہ استعمال تِمَن تہِ بَچے پونٛسہٕ تَمہِ سۭتۍ یہُِ چھُنہٕ درٛوگ تہِ کینٛہہ آرا آسٲنی سان ہٮ۪کان اِنسان اِستعمال کٔرِتھ تَتھ چھَنہٕ کانٛہہ رُکاوَٹ استعمال کَرنَس منٛز سُہ ہیٚکہِ اِنسان اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ آرام سان تُلِتھ اگر نہٕ زیادٕ بوٚڈ بیگ آسہِ سۭتۍ تہِ کِہیٖنۍ نہٕ سُہ ہیٚکہِ آرام سان اِنسان تُلِتھ ٲدۍ سۭتۍ سُہ چھُنہٕ بوٚڈ زیادٕ تہِ کِہیٖنۍ نہٕ سُہ چھِ لۄکٹُے ٹایم چھُس نیران اَصٕل زیادٕ مُشکِل تُلان کینٛہہ چھُ ہٮ۪کان اِنسان آرام سان اگر کُنہِ جایہِ چھِ گژھان یہِ چھُ ہٮ۪کان تور تہِ اِنسان نِتھ آرام سان تَتھ چھَنہٕ کانٛہہ رُکاوَٹ یِوان اِستعمال کَرنَس منٛز کُنہِ تہِ جایہِ آسہِ سُہ أسۍ چھِ ہٮ۪کان سُہ آرام سان پَکنٲیِتھ تَتھ چھَنہٕ کانٛہہ تہِ سَختی یِوان پَکناونَس منٛز اُکُن یکُن نہ چھِ تَتھ کانٛہہ مُشکِل یِوان یہِ چھُ واریاہ آسان اِستعمال کَرُن چھِ ہٮ۪کان اِنسان سُہ آسٲیشہِ سان پَکنٲیِتھ اُکُن تتھ چھنہٕ کٲنٛسہِ تہِ ہٕنٛز مَدتٕچ ضروٗرَت پٮ۪وان پٮ۪وان اِنسان تُلان آرام سان بیٚکہِ جاے